اَسلامُ علیکُم وعلیکُم سلام وَرحمتہ اللہ کٔم حظ چھُو الحمدُاللہ تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَلحمدُاللہ تُہۍ فرمٲیۍ تَو تُہۍ تُہۍ کیٛاہ حظ چھُو ناو اچھا ٹھیٖک تۄہہِ چھٕو حظ خریاتٕے تۄہہِ کٔریو کال کیٛاہ حظ کیٛاہ دٔلیٖل اچھا کَلَس چھِ دَغ کران بیٚیہِ ما چھُو کیٚنہہ کران یا کھیٚن ویٚن چھا ٹھیٖک یا کھیٚوُن چھُوا ٹھیٖک بَنان اچھا ٹھیٖک توہہِ چھُو حظ مطلب کیٚنہہ اَدَر کیٚنہہ سِمٹَم باسان فار اٮ۪کزامپُل توہہِ ما حظ بےٚ ہٮ۪کتی باسان یا کُنہِ ساتہٕ باسان جوڈَن منز تکلیٖف اچھا ٹھیٖک تہٕ تۄہہِ چھَو بےٚ ہٮ۪کتی تہِ باسان تۄہہِ چھُو حظ بیاکھ چیٖز یُس حظ تُہۍ کھیٚوان چھُو کیٚنہہ تَتھ چھُو حظ توہہِ مٲل آسان مٲل چھُو حظ روزان تۄہہِ ٹھیٖک تۄہہِ چھُۄ ڈِسفِکسِیہ گوٚو تۄہہِ چھُو یہِ اَکھ کٲم کَرٕنۍ تۄہہِ چھُو پٮ۪رَسٹمال کھیٚومُت أمۍ برۄنٛہہ تُہۍ کٔریو کٲم اَدٕ تُہۍ کھیٚیُو پٮ۪رَسٹمال اَگر تۄہہِ پٮ۪رَسٹمال سۭتۍ فرق گٔیَو تیٚلہِ کھےٚ تیٚلہِ گٕے اَصٕل نَتہٕ ہٮ۪کِو تُہۍ کِلنِک تہِ وِزِٹ کٔرِتھ مگر تٔمۍ برونٛہہ چھُ سَو بہٕ تۄہہِ سَجَشَن کران تُہۍ چھُو حظ تۄہہِ کیٛاہ حظ ایج چھَو

کنٹرول نٮ۪بَر تۄہہِ چھِ حظ کٲم تُہۍ چھُو حظ یِم فار اٮ۪کزامپُل تۄہہِ چھُو حظ پَکُن بنان یا تُہۍ چھُو حظ اورٕ یور چَکَر دِوان تۄہہِ کیٛاہ حظ سِکریٖن ٹایَم آسان تُہۍ چھُۄ موبایِل زیادٕ استعمال کران تۄہہِ کیٛاہ حظ سِکریٖن ٹایَم ژور ٹُو پانٛژھ اَوَرتُہۍ کٔریو حظ کٲم اَگر حظ تۄہہِ بےٚ ہٮ۪کتی چھَو باسان تُہۍ تھٲیُۄ فُڈَس منٛز پروٹیٖن سورٕس ژوٚر فُڈَس منٛز تھٲیُو حظ تُہۍ فار اٮ۪کزامپُل ماز ٹھوٗل چِکَن چِکَن برشٹٕس یِم کٔرِزیٚو حظ تُہۍ کَنزیوٗم اِتھ پٲٹھۍ ما یِیَو تۄہہِ تھوڑا راحت بیٚیہِ کٔریو کٲم تُہۍ کھیٚیُو پٮ۪رَسٹمال

تُہۍ کٔریو حظ فُڈَس منٛز پروٹیٖن زیادٕ زیادٕ کَنزیوٗم بیٚیہِ تھٲیُو حظ تُہۍ پٮ۪رَسٹمال یُس حظ اَکھ علاج چھِ لَگان کَلہٕ دٲدِس کامنلی بیٚیہِ حظ لَگان بےٚ ہٮ۪کتی تہِ اَصٕل تُہۍ کٔریو حظ پٮ۪رَسٹمال کنزیوٗم تُہۍ وُچھو حظ تۄہہِ یِیہ فرق نَتہٕ حظ اگر نہٕ تۄہہِ تٔمۍ اَپور تہِ فرق آیَو تُہۍ حظ ہٮ۪کِو میون کِلنِک وِزِٹ کٔرِتھ اَدٕ حظ بِہی تَو حظ سلام علیکُم